اَہَن حظ آ مےٚ ہَسا چھُ گرِ ڈی ایس ایل آر کَیمرہ مےٚ ہسا چھُ واریاہ شوق یِم فوٹو تُلنٕکۍ یِمَن چھُس بہٕ تُلان یِمَن کُلؠن چھُس تُلان بہٕ جاناوارَن چھُس تُلان واریاہ اَصٕل فوٹو چھُس بہٕ تُلان خطرناک فوٹوز چھُس بہٕ تُلان نٔے نٔے جاناوار چھِ یِوان یِمو کُلؠن پؠٹھ چھِ آسان بِہِتھ جاناوار یا کُنہِ کَنہِ پؠٹھ وَنہِ پؠٹھ چھِ آسان جاناوار حظ بِہِتھ یا مسجد چھِ آسان کُنہِ جایہِ اصٕل پہم بنٲیِتھ خۄش چھِ گژھان انسان مےٚ ہسا چھِ بیٚیہِ واریاہ واریاہ شوق چھُ مےٚ فوٹو تُلُن بہٕ ہسا چھُس دوستن سۭتۍ گژھان شوٗٹس فوٹو تُلنہِ تِمن ہسا چھُس بہٕ تُلان مُفتٕے فوٹو پَتہٕ چھُس دِوان بہٕ تِمَن گَرِ ایٚڈِٹ کٔرِتھ تِم ہَسا چھِ یہِ کھالان فیس بُکَس اِنَسٹاگرٛام یا سٕٹورِی چھِ یِم کھالان وارِیاہ پَتہٕ ہسا چھِ تٕم وَنان یِتھ کٔنۍ دیُت اَسہِ ییٚمہِ پھَلٲنۍ أسۍ کٔرِتھ یہِ ایٚڈِٹ تِم چھِ کرَان مےٚ بیٚیہِ فون تم چھِ وَنان اَسہِ دِ یِتھ کٔنۍ تُلِتھ فوٹو بیٚیہِ دِ اَسہِ یہِ ایڈِٹ کٔرِتھ